بہترین زبردست واریاہ اصل فیلِنگ چھُ ییلہِ ٹریک ختم چھُ گَژھان ییلہِ ٹریکِنگ پٮ۪ٹھ انسان چھُ آسان اَتہِ چھِ واریاہ تھاکاوٹ اور واریاہ اصل مومنٹ تہِ چھِ آسان ارو ییٚلہِ ٹریکِنگ فارِسٹن منٛز آسان چھِ موٹینن کُن آسان خوبصورت نظارٕ چھُ یِم اَسہِ یعنی مُتَوجہ چھِ کَران یعنی تِمن کُن ییلہِ دِل چھُ یعنی أچھ چھِ وُچھان دل چھُنہ پَتہٕ مانان یِمن نِش مطلب دور گَژھن کہینۍ تِنہٕ یعنی یِتھ مطلب یہِ چھُ آسان اَتہِ چھُ اَتہِ یعنی یِم چھِ میسمٕرایز کَران انسانس یٖژاہ بیوٹی چھِ آسان یِمن مَوٹینن منٛز فارسٹن منٛز